کٔشیٖرِ منٛدٕ منٛزٕ ٲسۍ برٛونٛہہ کالہِ یِوان واریاہ زیادٕ یِم ٹرٛیڈِشنَل یِم اٮ۪نٹَرٹینمٮ۪نٛٹٕکۍ چیٖز یِوان ییٚتہِ کَرنہٕ یِتھ کٔنۍ زِ زَنان ٲس واریاہ گژھان تِم ٲسۍ کۄلَن پٮ۪ٹھ گژھان بانہٕ چھَلنہِ پَلو چھَلنہِ پَتہٕ ٲسۍ تَتٮ۪ن سَمکھان پَتہٕ ٲس کَتھٕ کَران تِتھ کٔنۍ اوس تِمَن اٮ۪نٹَرٹینمٮ۪نٛٹ گژھان یا شُرۍ ٲسۍ گژھان کھو کھو گِنٛدنہِ پانہٕ ؤنۍ تِم ٲسۍ گِنٛدان پٕلے گرٛاوُنٛڈَن منٛز ٲسۍ کھو کھو گِنٛدان سَزلٕنٛگِس ٲسۍ گِنٛدان یا گِلی ڈَھنڈا ٲسۍ گِنٛدان یا گاڈٕ رَٹنہِ ٲسۍ کٔشیٖر مَنٛز أسۍ یِم گاڈٕ رَٹنُک ٹرٛیڈِشَن اوس اٮ۪نٹَرٹینمٮ۪نٛٹ ہُنٛد یہِ لٔڑکہٕ شُرۍ وُرۍ ٲسۍ گَژھان گاڈٕ رَٹنہِ ٲسۍ گاڈٕ رَٹان تہٕ تِتھ کٔنۍ اوس تہِ اٮ۪نٹَرٹینمٮ۪نٛٹ گژھان یُس زَن کہِ وۄنۍ روٗد نہٕ ییٚتہِ سُہ سِسٹَم کِہیٖنۍ نہٕ وۄنۍ مَکلیو سُہ تَتھ منٛز چھُ وۄنۍ گاڈٕ رَٹنہِ چھِ وٕنہِ تہِ وٕنۍ تہِ چھِ لٔڑکہٕ کینٛہہ یِم شُہ وٕنہِ تہِ چھِ ییٚتہِ لُک کینٛہہ تِم چھِ گژھان گاڈٕ واڈٕ رَٹنہِ البتہ یُس ہُہ باقٕے گِلی ڈَنٛڈا سَزٕ لوٚنٛگ یا زَنان آسہٕ گژھان یِمَن کۄلَن وۄلَن پٮ۪ٹھ ٲسۍ پانہٕ ؤنۍ یِم پَلو وَلَو ٲسۍ چھَلان بانہٕ ٲسۍ چھَلان تَمہِ سۭتۍ ٲسۍ دِل بہلٲیی گژھان اینٹرٹینمینٹ تہِ اوس گژھان سُہ روٗد نہٕ وۄنۍ کیٚنٛہہ یا وٕنۍکٮ۪س چھُ وۄنۍ سِنِما حال چھُ موٗویٖز چھِ گژھان وٕچھنہِ یا وٕنۍکٮ۪ن چھُ سٕپوٹٕس چھُ وٕنہِ تہِ سٕپوٹس چھُ گژھان گِنٛدنہِ وِنٛدنہِ چھِ گژھان پٕلے گراونٛڈَن منٛز البتہ یُس یہِ باقٕے سِسٹَم چھُ باقٕے باقٕے روٗد نہٕ ییٚتہِ وۄنۍ کِہیٖنۍ نہٕ یِمَے ٲسۍ یِم ٹرٛیڈِشنَل موڈٕس آف اٮ۪نٹَرٹینمٮ۪نٛٹ چھِ کٔشیٖرِ مَنٛز برٛونٛہہ ٲسۍ عیٖدَن ویٖدَن پٮ۪ٹھ ٲسۍ روٚف کَران ییٚلہِ عیٖد ٲس آسان بوٚڈ دۄہ اوس آسان پَتہٕ ٲس یِوان یِم واریاہ زَنان کورِ تِم ٲسۍ پانہٕ ؤنۍ روٚف کَران مگر وۄنۍ روٗز نہٕ سُہ کٔشیٖر مَنٛز سُہ ٹرٛیڈِشَن سُہ اٮ۪نٹَرٹینمٮ۪نٛٹ ۂن کینٛہہ وۄنۍ روٗدۍ تَتھ منٛز کینٛہہ کینٛہہ قٔسٕم